بہٕ چھیٚس یَژھان پَننیٚن فیملی میٚمبَرَن سۭتۍ یِتھ کٲٹھۍ ٹایم گُزارُن بہٕ ییٚلہِ کُنہِ ساتہٕ سیٛن رَنہٕ بہٕ چھیٚس پَننِس کٲنسہِ فیملی میمبَرَس سۭتۍ بہٕ چھیٚس تٔمِس دِوان مَصالہٕ ژیٹنہٕ خٲطرٕ بٕڑ عٲلہٕ ژیٹنہٕ خٲطرٕ سَبٕز عٲلہٕ دالچیٖن گَنٛڈٕ ژارنہٕ خٲطرٕ رُہُن ژیٹنہٕ خٲطرٕ یِتھ کٲٹھۍ چھُ میٛون ٹایم تہِ تِمَن سۭتۍ اصٕل پٲٹھۍ گُزران تہٕ بیٚیہِ چھیٚس بہٕ پَنٕنۍ خیالات تہِ تِمَن سۭتۍ یہِ شِیر کران تہٕ یِتھ کٲٹھۍ چھیٚس بہٕ تِمَن وَنان کہِ کٕتھ کٲٹھۍ چھُ سیٛن ٹیسٹی بَنان کُس سیٛن کُس مَصالہٕ کَمہِ ساتہٕ چھُ آسان ترٛاوُن کُس سیٛن کٕتھ کٲٹھۍ چھُ ٹیسٹی بَنان یِتھ کٲٹھۍ چھیٚس بہٕ کِچنَس منٛز تمَن سۭتۍ ٹایم گُزاران تہٕ أکِس اکھ سٕنٛدۍ خیالات پَنٕنۍ خَیالات تِمَن سۭتۍ شِیر کران تہٕ بیٚیہِ پَنٕنۍ ٹایم پَنُن وقت تِمَن سۭتۍ گُزاران آرام سان یِتھ کٲٹھۍ چھیٚس بہٕ پَننیٚن فیملی میمبرَن سۭتۍ یَژھان وقت گُزارُن